ہیٚلو اَسلام علیکُم اسلام علیکُم یہِ چھُ حظ رَٮٔیٖس صٲب مےٚ حظ چھُ ناو طاہِر ٹھیٖک چھُ حظ بہٕ حظ چھُس یہِ کیٛاہ وَنان چھُ اَتھ بہٕ چھُس زٔمیٖن ہٮ۪وان کٕنان وغیرہ ٹھیٖک چھُ حظ فیضان صٲبن ؤنِو تُہۍ اَہن حظ آ

ٹھیٖک ٹھیٖک تۄہہِ چھُو ییٚتہِ سوپور سوپور نزدیٖک کَتھ کَتھ جایہِ چھُو تُہۍ یِم ٹھیٖک ٹھیٖک اچھا یہِ چھا تۄہہِ سیٖر سیٖر یہِ چھُو حظ تۄہہِ یہِ سیٖر باے پاس ییٚتٮ۪تھ سِٹیڈیَم چھِ سوپور سِٹیڈیَم اچھا پَنٛژاہ گوٚو اَتی اَتی پنٛژاہ مِیٖٹر ٹھیٖک ٹھیٖک مےٚ حظ آ مےٚ حظ آو سَمٕج ٹھیٖک ٹھیٖک ٹھیٖک اچھا اچھا اچھا

مےٚ حظ چھُ ٹھیٖک نہ مےٚ حظ چھُ ایٚکچُؤلی اَکھ زٕ نَفَر مطلب زٕ ترٛےٚ نَفَر چھُ مےٚ أکِس چھُ یہِ اِتھ پٲٹھۍ أکِس چھُ اِرادٕ وارکار سکوٗل ترٛاونُک أکِس چھُ اِرادٕ وارکار یِتھ پٲٹھۍ مَکانٕے بَناونُک تہٕ بیٛاکھ اَکھ چھُ شاپِنٛگ کَمپٕلیکٕس چاہَان بَناوُن تہٕ

کیٛاہ حظ ٲسِو وَنان اچھا اچھا کیٛاہ کیٛاہ ٲسِو وَنان تُہۍ اہن حظ یہِ حظ گٔے غلطی سان گٔے یِم ہولڈٕ ؤنِو نہ حظ نہ نہ نہ نہ أسۍ حظ چھِ کَرٲنی کَتھ ؤنِو تُہۍ ؤنِو ؤنِو ؤنِو تُہۍ

ٹھیٖک اچھا اچھا

بیٚیہِ چھُنہٕ حظ اَتہِ سیٚنٹوریَم سٮ۪نٹوریَم پَبلِک سکوٗل تہِ سکوٗل بیاکھ چھِ سٮ۪نٹوریَم ٹھیٖک ٹھیٖک اہن حظ اۭں ٹھیٖک ٹھیٖک اَہَن حظ بیٚیہِ چھُس پَٹَن پَٹَن تہِ نزدیٖک اَپٲری تہٕ بیٚیہِ چھُس گام وام تہِ کرٛاشُن گام وام لگ بگ اَپٲری سورُے

ٹھیٖک حظ چھُ گوٚو اَمَرگَنٛڈۍ اَتھ جایہِ گژھٮ۪س اچھا تُہۍ چھِو وَنان مطلب أمِس گژھن لگ بگ کَم سے کَم کَم سے کَم کِہیٖنۍ کٔژ کنال ؤنِو تُہۍ اَتہِ چھُو تۄہہِ اَمرگَنٛڈۍ نِش کٔژ کنال اچھا اَکوُہ کنال چھُو تُہہِ ٹھیٖک چھِ حظ اَتہِ کٔہۍ گژھان اَتہِ اَتہِ اَتھ اَتھ جایہِ کٔہۍ گژھان کَنال

اَہن حظ بیٚیہِ بیٚیہِ چھُنا حظ تَتہِ مےٚ چھُ شاپِنٛگ کَمپٕلیکٕس بَناوُن سُہ گژھِ برابر ہاے وے سیٖز بایپاسٕے پٮ۪ٹھ آسُن بایپَاسَس پٮ۪ٹھ گژھِ سُے تھوڑا نَمَتھ لَچھ رۄپیہِ کَنال ہاں ٹھیٖک ٹھیٖک ٹھیٖک بیٚیہِ ٲسِو نا تُہۍ وَنان یَپٲرۍ سُہ اگر یَپٲرۍ نِو کالنِی کِنۍ اگر نظر دِمو أمِس اگر گَرَس خٲطرٕ اگر نِو کالنِی کِنۍ بَنہِ اَسہِ زٔمیٖن

اچھا اچھا تَتہِ حظ کَتھ جایہِ چھُو تۄہہِ ہُہ بُلَن نزدیٖک حظ آ آ

یَتھ جایہِ حظ مَسجِد شریٖف چھُ اچھا اچھا تَتہِ تَتہِ کوٗتاہ زٔمیٖن چھُ یِمَن یِمَن چھِ اَتہِ اَص اَصلی چھِیِم اچھا تَتہِ چھِ گوٚو تَتہِ چھِ دَہ کَنال زٔمیٖن یِم ٹھیٖک ٹھیٖک ٹھیٖک

ٹھیٖک حظ چھُ اچھا یہِ ووٚنوٕ نہٕ مےٚ تۄہہِ نِو کالنِی نِو کوٚن مےٚ تُہۍ کِہیٖنۍ اَتھ کٔہۍ گژھِ کَنال لگ بگ اَکھ کَروڑ دَہ وُہ لَچھ حظ اَچھا اَکھ کَرو پانٛژھ لچھ ٹھیٖک ٹھیٖک ٹھیٖک اہن حظ سوپور سوپور اَڈٕے چھُس اَتی نزدیٖک بیٚیہِ ہَسپَتال تہِ چھُس نَزدیٖکٕے یُس

اَہَن حظ یہِ حظ چھُ نہ حظ پاش پوش لوکَیلٹی چھِ اَتہِ بَڑٕ

اَہَن حظ اۭں چلو آ ٹھیٖک حظ چھُ نہ مےٚ حظ چھُ پانہٕ مےٚ چھُ پانہٕ باسان اَتھ زایہِ یِتھ پٲٹھۍ تۄہہِ ووٚنو اَمرگَنٛڈِ سکوٗل روزِ اَتھ زایہِ واریاہ جان تہٕ شاپِنٛگ کَمپٕلیکٕس خٲطرٕ تہِ چھِ بہتریٖن اَتہِ ژیٖر اَہن حظ آ بہتر بہتر چلو باقٕے باقٕے وٕچھ مےٚ پَیی فیضان صٲبنہِ سۭتۍ گژھِ یَتھ پَتہٕ تھوڑا تۄہہِ تۄہہِ حظ چھُو پَیی آز کَل حظ چھِ ییٚتہِ مارکیٹَس چھِ بَڑٕ حالت خراب آز چھُنہٕ پونٛسٕے

وَل حظ وۅنۍ اِنشاء اللہ ضروٗر ضروٗر اِنشاء اللہ لَتھ لَک تھٲیِن ہر کٲنٛسہِ وارٕ تہٕ بیٚیہِ خۄش اِنشاء اللہ ضروٗر بہٕ کَرٕ بہٕ کَرٕ اِنشاء اللہ یِمَن سۭتۍ کَتھ باتھ پَتہٕ ییٚلہِ مےٚ اگر مےٚ پٮ۪نوُم آنٕنۍ تہٕ یِمَن ہٮ۪کو أسۍ ہٲیِتھ زٔمیٖن تہِ ہٮ۪کو ہٲیِتھ چھُنہ حظ تُہۍ ٲسِو آتھوار آتھوار ٲسِو تُہۍ پگاہ کٲلکٮ۪تھ آتھوارٲسِو تُہۍ فِرٛی اچھا اچھا ٹھیٖک حظ چھُ ٹھیٖک حظ چھُ اِنشاء اللہ بہٕ حظ بہٕ حظ اَنَکھ بہٕ حظ اَنَکھ پانے بہٕ حظ اَنَکھ پانے گاڑِ منٛز اِنشاء اللہ بہٕ کَر چلو ٹھیٖک بہٕ کَرو تھاوو تۄہہِ توتہِ ظوہر برٛونٛہٕے کَرو بہٕ تۄہہِ فون ٹھیٖک چھُ حظ اہن حظ تُہۍ چھُو نہٕ حظ پانہٕ اَتی اَشپیٖرٕے روزان چھِ نہٕ حظ اچھا بَٹپوٗرِ بَٹپوٗرِ بَٹپوٗر سایِڈ اچھا اچھا چلو اِنشاء اللہ تیٚلہِ تیٚلہِ گژھِ تَتی مُلاقات اِنشاء اللہ چلو اَدٕ حظ اوکے اسلامُ علیکُم اللہ حافظ اللہ حافظ